السلامُ علیکُم مےٚ چھُ ناو مُنَزا أسۍ چھِ ییٚتہِ زیادٕ تر یِوان ماننہٕ اگر کانٛہہ مُشکِل سیُن چھُ رَنُن سۄ چھِ گاڈ ییٚتے کوریٚن خاندَر تہِ چھ کَران تِمَن چھِ گثڈٕنکۍ دۄہ دِوان گاڈٕ رَننہِ دَپان چھِ نَسا یہِ چھُ واریاہ مُشکِل سیُن آسان تہٕ اِسلیے چھِ گاڈٕ گَژھان اَسہِ مُشکِلٕے پَہَن ییٚتہِ رَننہِ لَکٹٮ۪ن لَکٹٮ۪ن خٲطرٕ بَجہ بَجہ زَنان چھِ بَڑٕ اصل مَزٕ دار گاڈٕ واڈٕ رَنان مگر اَسہِ چھُ گَژھان تھوڑا بہت مُشکِلٕے یِم چھِ آسان شیر نہِ کَرنہِ بَڑٕ مُشکِل یِمَن چھُ پیٚوان ہیٚس کَرُن پھٕٹنَس کَرنَس اَسلیے چھ یہِ تھوڑا مُشکِل پَہَن گَژھان